وعلیکُم اسلام اسلامُ علیکُم اَہَن حظ آ اَہَن حظ آ

بناوُن کیٛاہ چھُو تۄہہِ بِلڈِنٛگ دوٚپمَے حظ سایِز کیٛاہ چھِ پَش چھُسا بناوُن کِنہٕ

اَچھا اَچھا اَچھا بہٕ چھُس دپان اَتھ چھا اَتھ چھا کیٚنٛہہ پَش وَش کَرُن کِنہٕ پَشٕے یوٚت کِنہٕ تۄہہِ کیٛاہ ووٚنوٕ چھِ اَکھ مکان اَکھ بِلڈِنٛگ پٕنٛژٕہ باے ترٕٛہ اَتھ حظ لگَن لگ بَگ ترٛےٚ ہَتھ فُٹہٕ پَشَس اَ اَہَن حظ آ برابر ترٛےٚ ساڑ ترٛےٚ ہَتھ فُٹہٕ لَگَن اَتھ پَشَس یہِ کیٛاہ چھُ پٕنٛژٕہ ٹُو ترٕٛہ پٕنٛژٕہ باے ترٕٛہ اَتھ کیٛاہ سا لَگَن اَسہِ ٹیٖنَس نَمتھ پٔٹۍ لَگَن اَتھ حظ آ آ پٔٹۍ کۭتیاہ چھِ اگر نَمتھ پٔٹۍ لَگَن گٔے پانٛژتٲجی فُٹ أڈۍ فُٹ چھِ لگان پٔٹِس بیٚیہِ گٔیہِ دروازٕ اَتھ منٛز بیٚیہِ دروازٕ دَہ ترٕٛہ تہِ دروازَس چھِ لگان فُٹ فُٹ تِم تہِ گٔے دَہ ترٕٛہ فُٹہٕ آ ترٕٛہ فُٹہٕ بیٚیہِ گٔے ہُم پانٛژتٲجی فُٹہٕ پٲنٛژترٛہ گٔے پانٛژسَتتھ فُٹہٕ مےٚ تھٲو سُہ تہِ تی تِمٕے لگ بَگ چھِ گژھان یِم پانٛژسَتتھ فُٹہٕ آ أکِس بُلڈِنٛگ

لٔکٕر چھِ سُہ گٔے سُہ سُہ تہِ أنۍ وا تُہۍ کے ڈی نہَ کے ڈی چھِ گژھان اَصٕل بَس تَتھ تہِ لَگَن تَتھ لَگَن یِمٕے زٕ ڈاے ہَتھ فُٹہٕ پَشَس آ آ

تُہۍ کٔرۍزیٚو مےٚ جُمعہ چھِ اَسہِ چُٹھی آسان جُمعہ دۄہ کٔرۍ زیٚو مےٚ تُہۍ کال تہٕ بہٕ یِمہٕ واتُن کوٚتَتھ چھُ یہِ چلو ٹھیٖک چھُ جُمعہ دۄہ کٔرۍ زیٚو مےٚ تُہۍ کال تہٕ بہٕ یِمہٕ بیٚیہِ چھا کیٚنٛہہ ہے زیادٕ حظ گَژھِ پَشَس لگ بَگ گژھَن سَتھ ساڑٕ سَتھ ہَتھ فُٹہٕ

اَدٕ سا اَدٕ سا اَدٕ سا بِہِو رۅبَس